مےٚ ہَسا چھِ اَکھ موٗوی فیٚورِٹ تَتھ چھُ ناو ٹارزَن دَ وَنڈَر کار تَتھ منٛز چھِ اَکھ اٮ۪کٹرس تٔمِس چھُ ناو آشا ٹاکیات ییٚلہِ سۄ کالیجَس منٛز یِوان چھِ تمیُک اَکھ سیٖن چھُ مےٚ یاد ییٚلہِ سۄ کالیجَس منٛز یِوان چھِ تٔمۍ سُنٛد ایٹِٹیوٗڈ تٔمۍ سُنٛد آوُٹ فِٹ سۄ ہَسا چھِ مےٚ پَسنٛد آمٕژ تم پَسنٛد آوان پَتہٕ ٲسٕس بہٕ دَپان بہٕ تہِ بَناو ہا تِتھُے آوُٹ فِٹ مےٚ کَرے پَتہٕ کوٗشِش مےٚ وَنہِ بُٹیٖکَس وغیرہ لیکِن سُہ بَنٛیاو نہٕ تیُتھ آوُٹ تٔمۍ بَنٲو مگر سُہ بَنٛیو نہٕ تیُتھ کینٛہہ ؤنۍ تہِ چھَس بہٕ واریاہ کوٗشِش کا ؤنۍ تہِ چھَس بہٕ واریاہ تِژھ کوٗشِش کَران مگر تیُتھ چھُنہٕ بَنان کِہیٖنۍ بہٕ چھَس تِژھٕے واریاہ زیادٕ موٗویٖز وٕچھان یِم ییٚمیُک آوُٹ فِٹ مےٚ پَسَنٛد چھِ یِوان پَتہٕ چھَس بہٕ کوٗشِش کَران ییٚتہِ چھِنہٕ تیُتھ بَنان کینٛہہ